اَسَلامُ علیکُم اگر أسۍ وٕچھو کٕلایمیٹ یُس ییٚمہِ سرینگر ڈِسٹرکُک چھُ یَتھ چھِ اگر أسۍ گۄڈٕ مین برٛاڈلی کَلاسِفاے کَرو یہِ چھِ گژھِ ژورَن برٛاڈ یِم أسۍ وَنو برٛاڈ یِم کیاہ حظ چھِ یتھ وَنان برٛاڈ یِم کٕلایمیٹِک سیٖزَنٕز یَتھ سیٖزَنٕز یَتھ وَنو أسۍ تِمَن اوس گژھِ ڈِفایِن تِم چھِ موسمہِ گرما موسمہِ سَردا سَرما بیٚیہِ چھُ ہَرُد چھُ تہٕ بیٚیہِ چھُ سونٛت یَتھ أسۍ وَنان چھِ کیٛاہ چھِ اَتھ ناو بہار تہِ یا سپرِنٛگ تہٕ مور آر لیٚس اَگر أسۍ وٕچھو اوورآل یہِ چھُ زٕ ساس اَکوُہ پٮ۪ٹھ گر أسۍ وَنو یِتھ کیٚن ہَسا اَکوُہ پٮ۪ٹھ کیاہ دلیل گٔے کہِ کٔشیٖرِ منٛز ییٚتیٚن اَکھ برونٛٹھ اوس ییٚتہِ اَکھ کلایمیٹ ٹیمپریچَر بہٕ دِمہٕ تۄہہِ اَکھ آیڈیا کہِ ریتہٕ کول یُس اوس آسان یہِ ییٚلہِ زیادٕ طوٗفانٕے گژھِ ہا تھٔٹی تٕرٛہ ڈِگری اوس گژھان ییٚلہِ میگزِمَم گژھِ ہا تٕرٛہ نَتہ اوس روزان بَڑٕ پلیٖزنٛٹ اَٹھووُہ کُنتٕرہ سَتووُہ اَٹھووُہ سَتووُہ اَٹھوُہ اَٹھو وُہ واز لایِک یہِ ٲس اَکھ لِمِٹ اَتھ اَتھ اوس اَکھ حَد یہِ وُہَن تانۍ گژھنَس یہِ سورُے اَٹھووُہَن تانۍ گژھنَس مگر ییٚلہِ ونۍ تھوڑا تھوڑا ٹایم گوٚو ٹایم گوٚو وِتھ پیٚسیج آف مطلب ٹایم سَپُد تہٕ اَتھ منٛز گوٚو ہُریر اگر أسۍ وٕچھو اَکوُہ اَکوُہ پٮ۪ٹھٕ مےٚ باسَان زٕ ساس اکھ پٮ۪ٹھ ہٮ۪کو أسۍ ؤنِتھ ژۄداہ پنٛداہ شُرہَس تانۍ تھوڑا اَکھ ٹرینٛڈ یہِ چھُ سلایڈ یہِ چھُ اِنکریٖزِنٛگ ٹریٚنٛڈ یَتھ منٛز ٹٮ۪مپریچَر گٔے اِنکریٖز روٗد روٗد گوٚو روٗد تہِ چھِ پیٚوان زیادٕ زیادٕ تہٕ یِم وِنٹٲرٕس گٔے یِم چھِ اتھ منٛز چھِ کینٛہہ چیٖز یِم وِنٹٲرٕس گٔے تِم گٔے لیس کولڈٕ بروٹھ یِتھ کٲٹھۍ أسۍ ونان ٲسۍ شِشر گانٹہٕ آسہٕ لگان شیٖن اوس پٮ۪وان یِتھ کٔنۍ پتہ آسہٕ شِشر گانٹہٕ لگن یِتھ کٔنۍ آسہ آسن ییٖژاہ بَجہِ شِشَر گانٹہ تِم وٕچھ نہ مےٚ تہِ پَنٕنہِ زِندگی منٛز کینٛہہ ہاں اِکا دُکا واقہَن وَرٲے کینٛہہ وندٕ ٲسۍ تِتھ تہِ یِتھ کٲٹھۍ زَن وَنو أسۍ زٕ ساس ژۄدہُک ونٛدٕ یُس اوس مطلب زٕ ساس ژۄدہُک زٕ ساس ترٛووُہُک یُس اینٛڈ ڈسمبر پتہٕ زٕ ساس ژۄدُکھ جَنؤری فرؤری مےٚ چھُ یاد تَتھ منٛز اوس اَسہِ خانٛدَر تہِ مےٚ ماسہِ تَتھ منٛز اوس فُل شیٖن کَوَر اوس تَتھ منٛز یہِ فُل شیٖن تَمہِ دۄہ تہ مےٚ چھِ یاد وَتھ پییٚہِ کَڑٕنۍ تَمہِ دۄہ وَتھ ٲسۍ اَسہ کٔڑمٕژ وُرین ہٕنٛدۍ خٲطرٕ ہۄپٲرۍ یَپٲرۍ تو تَتھ منٛز اوس کٲفی شیٖن تَمہِ پَتہٕ وٕچھو أسۍ تٔتھۍ سُے یِیر فالو اگر أسۍ کَرو زٕ ساس ژۄدہَس منٛز دَ گرٛیٹ فٕلَڈ یُس آو ییٚتہِ کٔشیٖر منٛز سرینگرَس منٛز یَتھ منٛز سٲرٕے کٔشیٖر گٔے سُہ آو تَمہِ پَتہٕ آے سا ژۄدہَس منٛزی آو سُہ تٔتھۍ ؤریس منٛزٕے تہٕ کیاہ چھِ یتھ ناو آ تہٕ اگر أسۍ اووَرآل ٹرٛیٚنٛڈ وٕچھو ٹیٚمپریچَر چھِ زیادٕ زیادٕ گژھان مطلب تاپمان چھُ یُس چھُ سُہ چھُ ہُران وَندٕ چھِ نہٕ تیٖتیاہ کرٛیٖٹھ گژھان کینٛہہ مگر کینٛہہ وندٕ چھِ آسان زیادٕ خطرناک یِم چھِ یوان یِہوے مےٚ باسَان سُہ کینٛہہ اِنٹروَل پَتہٕ اَکھ وَندٕ یُس سُہ پَرُسُک نہٕ کینٛہہ پیٲرسُک وندٕ یُس اوس سُہ اوس بَڑٕ کروٗٹھ شیٖنہَن پیٚیہِ برابر ٹایمَس یَتھ وَنان چھِ أسۍ چِلاے کَلان ڈسمبَرَس منٛز اَکوُہ ڈسمبَر پَتہٕ پیٚو شیٖنہن سۄ روٗز برابر فرؤریس تانۍ کیازِ شنہٕ فُکا فُکا ٲسۍ مَنٛزٕ پیٚوان مگر یُس چلاے کلانَس منٛز آسان ایکسٹریٖم ویٚدَر تَمہِ ساتہٕ اوس واریاہ ایٚکٕسٹریٖم واریاہ ایٚکٕسٹریٖم ٲسۍ ویدرک نہ کولڈٕ اوس سِیٖویَر کولڈ مےٚ باسان مےٚ آسہِ نہٕ سُہ کانٛہہ گَرٕ وُچھمُت یَتھ منٛز زنہٕ پایپ پھٔٹ کیٛازِکہِ ششُر لوٚگ پایپہِ سۄ ٲسۍ حالت یَتھ کٔشیٖرِ منٛز تہٕ بیٚیہِ گوٚو یہوے یُس سہ یہِ آو فٕلَڈ آو تہٕ البتہ بیٚیہِ اَکھ چیٖز گوٚو یَتھ مَنز یُہُس تہِ اگر أسۍ وٕچھو اَکھ ہَتھ تہٕ دۄیہِ تٕرٛہ وُہٕر اوس یہِ سیٚپٹمبَر گرم مطلب اکھ ہتھ دۄیہِ تٕرٛہ وُہرۍ اوس یوٗتاہ گرم یہِ سیٚپٹمبَر حالانٛکہِ یَتھ اوس گرم جوٗن جُلایَس منٛز تہِ ٹھیٖک تہٕ وۄنۍ گٔے کٲم وۄنۍ سیٚپٹمبَر تہِ آو ٹھیٖک ٹھاکھ گَرم یہِ تہِ چھُنہٕ کَم گرم کیٚنٛہہ تہِ تہٕ آ اووَرآل چھُ یہِ گرم بَڑان